میٲنۍ پسندیدہ گیم یۄس زن چھِ سۄ ہسا چھِ کلیش آف کلانز یہِ کیازِ روٗز مےٚ پسندیدہ گیم تِکیازِ ییٚلہِ انسان یہِ گیم گندان چھُ اتہِ ہسا چھُ انسانس سہ فیٖلنگس یوان کہِ بہٕ ہسا چھک اکھ پزی اکھ بادشاہ اکھ تہٕ بہٕ چھُس پنُن اکھ کلان تیار کران تہٕ اتہِ ہسا چھُ انسانس پہ پنُن پان بادشاہ ہیوٗ باسان ییٚلہِ یہِ پنُن یہِ کلان تیار چھُ کران اتھ منٛز ہسا چھ محنت لگان برابر سۄ محنت یتھ پٲٹھۍ زن اکھ انسان گرِ پانس خٲطرٕ بیہنہٕ خٲطرٕ مکان اکھ بناوان چھُ